یِتھُے خاندَر چھُ تیار گژھان أکِس گَرَس منٛز أکِس گَرَس منٛز ڈیٹ چھُ فِکِس گژھان خاندرُک تہٕ خاندرٕچ تیٲری چھِ لَگان کَرُن اگر کورِ کاندَر آسہٕ تَتھ منٛز چھُ أکِس کورِ وردَن پٮ۪وان سُوُن أکِس کورِ چھِ آسان مختلف آ قٕسمٕکۍ پَلو اَنٕنۍ پَتھ چھِ پٮ۪وان سٕژ گَرٕ اَنُن یِم تِم پَلو چھِ پٮ۪وان سُوٕنۍ بیٚیہِ چھِ پٮ۪وان تِم اٮ۪رینٛجمٮ۪نٛٹ کَرٕنۍ تِم تیٲری کَرٕنۍ وازوان چیٖز چھِ پٮ۪وان اَنٕنۍ اَگَر مَہرازَس یُن چھِ آسان تٔمِس چھِ پٮ۪وان تَمہِ خٲطرٕ مہراز سَب چھِ یِوان مہراز مَہَر یِم سالَر چھِ یِوان سۭتۍ تِمَن پٮ۪ٹھ تِمَن چھِ پٮ۪وان ڈِفرنٛٹ اٮ۪رینٛجمٮ۪نٛٹ کَرٕنۍ تِمَن خٲطرٕ چھِ پٮ۪وان سال ترٛامہِ بَناونہٕ تِمَن خٲطرٕ چھِ پٮ۪وان ڈِسپوزیبٕل بۄکسِز بَناوٕنۍ یِمَن منٛز ترٛیش چھُ آسان جیوٗس چھِ آسان مِٹھٲے چھِ آسان تَمہِ پَتہٕ چھِ آسان أسۍ خاندَر اَکھ ڈیٹ چھُ فِکٕس گژھان پَتہٕ چھِ اَکھ مٲنٛزِ راتھ گژھان مہرنہِ تہٕ پَتہٕ چھِ بیٚیہِ دۄہ کیُتھ نِکاح آسان تہٕ پَتہٕ چھُ مہراز یِوان مہرٮ۪ن چھِ پٲراوان مہرازٕ چھِ یِوان تَمہِ پَتہٕ چھِ وَنناوُن آسان أکِس مہرازَس تہٕ اَکھ جُنٛڈ چھِ آسان زَنانَن ہٕنٛدۍ یِم مہرازَس چھِ وَنناوان تَمہِ پَتہٕ چھِ مہرٮ۪ن وٲریوٗ گژھان